السلام علیکُم اَہن حظ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک اَہن حظ اَوا اَہن حظ اَوا بایا ؤنِو حظ اَدٕ حظ اَدٕ حظ وۄنۍ کوتاہ لوٚگ اَتھ اَہن حظ اَوا اَہن حظ اَہن حظ وۄنۍ کو اَتھ کیٛاہ اوس وۄنۍ خراب گوٚمُت اَہن حظ اَہن حظ ٹھیٖک اَہن حظ اَہن حظ اَوا اَتھ کوتاہ کاسٹ آو وۄنۍ اَہن حظ اَہن حظ اَہن حظ آ گوٚو ہَتھ اَہن حظ ٹھیٖک تۄہہِ چھےٚ گارَنٹی مطلب کالٹی تہِ اَہن حظ

اَہن حظ گٔے کُنہٕ وُہ شَتھ رۄپییہِ بیٚیہِ آ اَہن حظ

کیٚنہہ

گٔے یِم ژوٚوُہ شَتھ رۄپییہِ اَہن حظ اَوا تَتھ ٲسۍ یورَے یوت یِوان اورُک ٲسۍ نہٕ بوزنٕے اَہن حظ اَہن حظ اَوا اَہن حظ اَکھ ترٛٲوۍزیو کَوَر تہِ بیٚیہِ ترٛٲوۍزِہوٚس یہِ گِلاس ٹھیٖک چھا اَہن حظ کَوَر ترٲوۍزِہوٚس اَتھ کیٛاہ وَنان یہِ لیٚدرُکُے تہٕ گِلاس ترٲوۍزِہوس گورِلا گِلاس اَصٕل پَہم اَہن حظ ٹھیٖک چھُ تُلِو حظ کٔرۍزِہوٚس وٕنۍکٮ۪س بِلیوٗ کَلر کٔرۍزِہوٚس ٹھیٖک چھا اَہن حظ تَلہٕ حظ ترٲیِو سُہ کۭتِس گژھِ سُہ تہِ گژھیٛا أتھۍ کاسٹَس منٛز تُلِو حظ تیٚلہِ ترٛٲوۍہُس تہٕ تیٚلہِ چھُنہٕ کیٚنہہ شامَس ٲسۍ وا تُہۍ دُکانَس پٮ۪ٹھٕے اَہن حظ کیٚنہہ چھُنہٕ کیٚنہہ چلو بہٕ یِمہٕ شامَس اَدٕ حظ السلام علیکُم